اہن سا آ بہ ہسا اوسُس اکہِ لٹہِ گرِ بِہتھ تہٕ مےٚ گوٚو شوق کہِ بہٕ کڑہان آز پننہِ گانہٕ منٛز گُر بہ سا کھالن یہِ بال کُن بہٕ کھیٚناون یہِ گاسا واسا تورَے پتہٕ کٔر مےٚ کٲم حظ مےٚ لگٲو گُرِس نۄکھتہ وۄکھتہ تہٕ درٛاوُس حظ بہٕ یتہِ با مےٚ دِژ أمِس زیٖر یہِ چھُ کنٹرولس منٛزٕے پکان سڑکھ آے پٕلین ہش مےٚ دِژ گُرِس تیٖژ زیٖر سُہ گوٚو اوُٹ آف کنٹرول سُہ ہسا گوٚو واریاہ تیز اوس سُہ دوان تہٕ یہِ حظ یہِ أکِس جایہِ آو کُل بہٕ ہسا نیٚمیووُس ہیٚو تھوڑا بہٕ سیٚدیووُس بۄن مےٚ لوٚگ بہٕ بچیووُس بال بال بہٕ بچووُس اللہ تعالیٰ ہن تہٕ یہِ حظ یہِ بہٕ چھُس بہٕ بچووُس اللہ تعالیٰ ہنٕے تہٕ ضروٗری بہٕ گُر ہسا ژوٚل گُر آو نہِ اتھے بہٕ کیاہ سا گوٚوُس ژھانٛڈان ژھانٛڈان ژھانٛڈان ژھانٛڈن گُر مۄخصر لوٚب مےٚ گُر گُر یُتھٕے مےٚ لوٚب تہٕ یہِ حظ یہِ پتہٕ ہسا وول مےٚ سُہ گرٕ بہ ہسا بچووُس تمہِ دۄہ زورے بہٕ بچووُس تمہِ دۄہ اللہ تعالیٰ ہن